اَسلامُ علیکُم وعلیکُم سلام تُہۍ چھِو حظ یِم تُہۍ چھِو حظ یِم ٹٔرٕپہِ ہِنٛدۍ یِم مٲلِک آ کتہِ أسۍ کیٛاہ با چھِ کَژٕ بَہ یار ٹیٖم آر سی سی یُک کپٹین چھُس بہٕ آ اَسہِ حظ ٲسۍ یہِ ٹرٕف کَرٕنۍ بُکِنگ اَسہِ اوس پیچ أمۍ دۄہ آ ٹٔرٕف کَمہِ آیہِ چھِ یہِ چھ چھُس اَصٕل کِنہٕ یِہے ٲختی چھِ بَنٲیِتھ آ ٹٔرٕف چھا زَبردست آ اَسہِ کَر تھٲیِو تُہۍ یہِ بُکِنٛگ کَرِ

اَسہِ تھٲیِو تُہۍ سنڈے دۄہ آ آتھوار آتھوار گژھِ ٹھیٖک آتھوار گژھِ ٹھیٖک آ دۄہ

دہ دہ بَجے حظ دہ بَجے تھٲے زیٚو تُہۍ میچ اَسہِ آ بیٚیہِ یہِ چھِ حظ فیٖلڈٕ فیٖلڈٕ ویٖلڈٕ چھا اَصٕل اَتہِ آ تُہۍ تھٲے زیو ٹٔرٕف ورٕف سمبٲلِتھ اَصٕل آ آ ٹھیٖک چھُ ٹھیٖک چھُ کیٚنہہ چھُنہٕ اَسَہِ کیٛاہ پیمینٛٹ چھِ پتہٕ ٹٔرٕفہِ دِنۍ دۄہَس ہے ہے یہِ ۂے زیادَے پَہن چھِ گژھان اَسہِ تھٲے ۂے اَسہِ چھُ سِنٛگل میچ اَتہِ گِنٛدُن اَسہِ کٔرِو کَنسیشَن کٔرِو کَنسیشَن ہے تُل حظ وۄنۍ ؤنۍ کَرُس کَنسیشَن پۄہرہ ہے بیٚیہِ تہِ کَر أسۍ چھِ غریبٕے یورٕ اچھا ٹھیٖک تُلیُو حظ تیٚلہِ چھِ آتوارِ دۄہ ڈَن آسا تُلیوٗ